سۄ چھِ پرٛٲنۍ اکھ کہاوت اکھ ساوُنٛڈ دٮ۪ماغہٕ خٲطرٕ چھِ اکھ ساوُنٛڈ باڈی آسان ضوٚرتھ ضٔروری ییٚلہِ اِنسانَس کانٛہہ تہِ کٲم آسہِ کَرٕنۍ سُہ چھُ دٮ۪ماغہٕ سۭتۍ تہِ ہٮ۪کان کٔرِتھ پنٛنہِ باڈی سۭتۍ تہِ ہٮ۪کان کٔرِتھ ییٚلہِ سا اِنسان ییٚلہِ اِنسان سٕنٛز باڈی فِٹ آسہِ سُہ ہیٚکہِ پَتہٕ دٮ۪ماغس زیادٕ لوڈ تہِ ترٛٲوِتھ پَتہٕ ہیٚکہِ سُہ کانٛہہ تہِ کٲم واریاہ آسٲنی سان کٔرِتھ یُس سا یہِ مطلب گیمن ہٕنٛز کَتھ کَر بہٕ یِم گیمہٕ گیمہٕ چھِ اَسہِ واریاہ بٮ۪نِفِشَل أکِس اِنسان سٕنٛدۍ خٲطرٕ یِمہٕ کیٛازِ شہرن منٛز چھِ روزان اَسہِ آبٲدی تِمَن چھِنہٕ آسان کٲم کَرنہٕ خٲطرٕ کانٛہہ تہِ ذریعہ ییٚمہِ ییٚمہِ حسابہٕ أسۍ وٕچھو گامَن منٛز چھِ آسان ہَر کٲنٛسہٕ تویتہِ آسہِ زمیٖن کیٚنٛہہ رَژھ کھںٛڈ تِمَن منٛز چھِ آسان وارِ چھَس آسان یا کیٚنٛہہ نَہ تہٕ کیٚنٛہہ آسٮ۪کھ کَرنہٕ خٲطرٕ کٲم یُس کٲم چھِ کران یُس سا یہِ سٲنۍ شہری آبٲدی چھِ اَتہِ چھِنہٕ آسان کانٛہہ کٲم کَرنہٕ خٲطرٕ یِمَن چھِ آسان واریاہ زیادٕ ٹایِم بیٚہنُک بیٚہنسٕے منٛز نیران اِسی لیے چھُ یُس یہِ گیم کانٛہہ تہِ گِنٛدن تِم تِمو سۭتۍ چھِ تِمَن باڈی فِٹ روزان تِمو سۭتۍ چھِ ہٮ۪کان تِم مطلب تنٛدرُست روٗزِتھ تِمو سۭتۍ یہِ ہسا چھِ واریاہ واریاہ بٮ۪نِفِشَل چھُ یہِ یِمَن خٲطرٕ زیادٕ تور وَنہٕ بہٕ یِمَن شہری یُس یہِ علاقہٕ چھِ